ہؠلو اَلسلام عَلیکُم مےٚ حظ ٲس تُہٕنٛز گٲڑۍ بُک کٔرمٕژ تُہۍ ؤنۍتو مےٚ تُہۍ کۭتِس کالَس وٲتِو مےٚ حظ اوس اٮ۪کزام تہٕ مےٚ اوس تور دَہہِ بَجہِ واتُنَتھ اِسلیے کٔرِو مہربٲنی تُہۍ ؤنِو مےٚ تُہٕںٛز گٲڑۍ کۭتِس کالَس واتہِ تہٕ مےٚ کوتاہ ٹایم چھِ وٕنہِ پرٛارُن تِکیٛازِ مےٚ گژھِ نہٕ اٮ۪کزام خٲطرٕ ژیر گژھُنَتھ کِہیٖنۍ تہِ نہٕ وۄنۍ چھِ مےٚ یِہٕے زِ اِچھا تُہٕنٛز تُہۍ کٔرۍتو جلدی جلدی یہِ گٲڑۍ سوٗزۍتو یِمَن جلدی جلدی